آ یِم بَچَن ہِنٛدۍ خٲطرٕ چھِ اَصٕل الگ سیٚکشَن نِوٕز پیپرَن پٮ۪ٹھ یِتھ پٲٹھۍ آٹِکَل چھِ آسان لیکھِتھ لاسٹہٕ پیجَن یِم آسان چھِ نِوٕز پیپرَن تِمَن پٮ۪ٹھ چھِ آسان آٹِکَل لیکھِتھ تِم چھِ آسان یِمَن بَچَن ڈیٚڈِکیٹ آمٕتۍ کَرنہٕ